ہیلو السلام علیکُم سایمہ ژٕ وَن تہٕ مےٚ کَتھ اکھ یُس یہِ ہُہ ریسٹورنٹ چھُ نہ شُوپین ویلی ہَٹٕس ژٕ وَن تہٕ مےٚ یِم کِیُتھ ہُہ کھیٚن وَیٚن چھِ اتہِ دِوان اَسہِ اوس اَتہِ آرڈر کرُن مَگر اَسہِ مہ چھےٚ پاے مےٚ چھُ نہٕ وُنہِ زیادٕ کورمُت اتہِ آرڈر کِہینۍ ژٕ چھےٚ پَتہٕ کیاہ اَسہِ چھُنہ ہُمَس بٲیَس تٔمۍ اوس نہ سُہ ایٚکزام دیُتمُت تٔمِس گوٚمُت سُہ ایٚکزام کالِفاے تہٕ وۄنۍ چھِ تٔمۍ سٕے خٲطرٕ یہِ تَمہِ تھٲومٕژ پارٹی وۄنۍ گرے تہٕ وۄنۍ دوٚپُن دوٚپُن ہُہ أسۍ کرہاو تَمے ریسٹورنٹ پٮ۪ٹھ آرڈر مَگر اَسہِ مہ چھُ پَیی تِم کیُتھ چھِ رَنان وَنان کیاہ چھِ رَنان تٔمۍ اوس وۄنۍ نفرن دہن پندہن دِژمٕژ داوَتھ نہ تٔمِس چھُ وۄنۍ تِمنٕے خٲطرٕ اَنُن تَتہِ ہُہ اَسہِ اوس وۄنۍ یی رانُن کہِ اَگر أسۍ بِریانی اَنہاو تہٕ تِم چھا بِریانی وِریانی بَناوان اَصٕل تہٕ بیٚیہِ ہُہ چِکن پیٖس کٔژ آسان بِریانی سۭتۍ تہٕ اَسہِ اوس یی وُچھُن کہِ کیاہ وَنان تَتھ مسال وَسال مہ آسان زیادٕ یا بِریانی سۭتۍ چھا ڈراے فروٗٹ ورار فروٗٹ آسان بیٚیہِ اوس اَسہِ پیسٹری کرناوٕنۍ تتہِ آرڈر نہ اَسہِ ٲسۍ وُچھِنۍ پیسٹری تہِ کِژھ چھِ تِم بَناوان اَگر پیسٹری تِم اَصٕل تہِ آسِہن بَناون تہٕ تیٚلہِ اَنہوے أسۍ پیسٹری پیٖس اکھ اکھ تہٕ تھاوہو تِمن تہٕ بیٚیہِ وَنیو اَسہِ أسۍ اَنہوے تَتہِ یِہوے چِکن رول تہٕ چِکن رول کِتھ تِم بَناون چِکن رول چھے بَناون تِم اَصٕل زیادٕ گوٚوژھس نہٕ مَسالہٕ تہِ آسُن کیٚنٛہہ تہٕ زیادٕ تیز تہِ چھُنہٕ اَسہِ ضروٗرت کیٚنٛہہ تیز اَگر نہٕ زیادٕ آسہِ تہٕ سُہ گوٚو زیادٕ اَصٕل تھوڑا گژھِ آسُن نَرمٕے ہیٚو تِکیازِ تِم چھِی نہٕ زیادٕ یُس سُہ فاسٹ فوٚڈ واسٹ فوٚڈ تٔمۍ سٕندۍ دوس کھیٚوان کینٛہہ تِمن گژھِ آسُن تھڑا نرمٕے ہیٚو تہٕ بیٚیہِ چھِ تِتھ منٛز یِم جمِکۍ تہٕ ییٚتِکۍ ہِماچلٕکۍ زٕ ترٛےٚ تِم مہ چھِ سٲنۍ پٲٹھۍ زیادٕ تیز کھیٚوان تِمن گژھِ آسُن تھوڑا نَرمٕے پَہم تہٕ یِہوے اوس مےٚ وُچھُن تِمن بِریانی وِریانی کِژھ چھِ تِم بَناوان تہٕ اَگر تِم اَصٕل چھِ بَناوان تیٚلے اَنو أسۍ تٔتی تیٚلہِ کرناہو ٲسۍ تِم مِٹھایہِ پیکیٚٹ لۄکٕٹۍ لۄکٕٹۍ مَٹھایہِ پیکیٚٹ تہِ تٔتی پیک وۄنۍ ٲسۍ نہٕ مےٚ پاے کیٚنٛہہ تِم کیُتھ چھِ بَناوان کیاہ تہٕ اَگر ژےٚ پاے چھےٚ تہٕ تیٚلہِ وَن تہٕ ژٕ مےٚ تِم کیُتھ چھِ بَناوان تہٕ نہ تہٕ کٔرزِ مےٚ واٹس ایپَس پٮ۪ٹھ پَتہٕ تِہُند ہُہ سینڈ بیٚیہِ اَگر تۄہہِ گرِ چھُو کیٚنٛہہ موٗجوٗد تِمو منٛز یاہ آز چھو کانٛہہ آرڈر کوٚرمُت تَمیُک فوٹوٗ کٔرزِ مےٚ سینڈ بہٕ وُچھ ہا رَنُن وَنُن کیُتھ تھوڑا یی ہا مےٚ آیٚڈِیا ہیٚو کیُتھ چھُکھ بَنٲومُت کیاہ چھُکھ بَنٲومُت تہٕ ژٕ وَن مےٚ تُہۍ چھِو نہٕ اَنان پرٮ۪تھ ساتہٕ تٔمۍ سی نِش تَوے پریژھُے مےٚ ژیٚے اَچھا تُل تُل بیٚہہ